اَگر أسۍ وٕچھو مین سورس آف ایٚمپلایمینٹ یا لایِولی ہُڈ أکِس گاندَربَل ڈِسٹرکَس منٛز ٹھیٖک ایٚگزامپٕل چکھ اَسہِ اورٕے دِژمٕژ ایٚگرِکَلچَر اِنڈَسٹرٛی سٔروِس یا سیٚلف ایٚمپلایمٮ۪نٛٹ اَسہِ چھِ وٕچھِنۍ سیٚلف ایٚمپلایمٮ۪نٛٹ کِتھ کٔنۍ ہٮ۪کو أسۍ کِرٛییٹ کٔرِتھ تۄہہِ چھا کَتھ فِکرِ تران سیٚلف ایمپلایمیمٮ۪نٹ ہٮ۪کو أسۍ یِتھ کٔنۍ کِریٹ کٔرِتھ اَز کَل ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ اَکثَر چھِ دَپان ہے مطلب گورمٮ۪نٛٹ نَسا چھِنہٕ رٮ۪کروٗٹمینٛٹ رِکروٗٹمٮ۪نٛٹ کَڑان کِہیٖنۍ گورمٮ۪نٛٹ جاب نَسا چھِنہٕ ملان کِہیٖنۍ لہٰذا چھِ گورمٮ۪نٛٹَن تِم تہِ سِکیٖم کَجمٕژ وَنۍ سیٚلف ایمپلایمنٹ خٲطرٕ یِم زَن جَوان چھِ یِم ہَسا ہٮ۪کَن پَتہٕ پَنُن روزگار پانَے کھڑا کٔرِتھ کِتھ کٔنۍ ہٮ۪کَن پانَے کھڑا کٔرِتھ فار ایٚگزامپٕل گۄڈنٮ۪تھٕے نِمو أسۍ یُس زَن اٮ۪گرِکَلچَر بیسٕڈ اگر أسۍ نِمو کینٛہہ کامہِ گۄڈنٮ۪تھٕے وٕچھو أسۍ اگر أسۍ لَکٹِسٕے پَیمانَس پٮ۪ٹھ نِمو اٮ۪گرِکَلچَر بیسٕل کیٛاہ کٲم ہٮ۪کو أسۍ کٔرِتھ أسۍ اَنو أسۍ بہٕ کَرو اَکھ لَکٕٹۍ مَکٕڑ وٲر اَکھ کھڑان ٹھیٖک یُس زَن أسۍ یُس زَن سٲنۍ زٔمیٖندار بٲے کَران چھِ ٹھیٖک پَتہٕ چھِ تِم مٔنٛڈیَن سوزان یا دُکان سبزی دُکاندار بایَن چھِ تِم دِوان ٹھیٖک ٹھاک تِمو چھِ تَتھ تَتھ یِوان اَصٕل رۄپٕے تِم کیٛاہ چھِ کَران کٲم مِثال کے طور پَر تِم چھِ گَنٛڈٕ وۄپداوان سَبزی وۄپداوان ٹھیٖک کۄس سبزی منٛز کیٛاہ کیٛاہ چھِ سبزی منٛز چھِ سٲلِم یِوان وۄپداوان کیٛاہ کیٛاہ چھِ تِم تَتھ منٛز خاص وٕچھ حظ فَراج بِیٖن چھِ وۄپداوان گَنڈٕ ٲلٕوٕ مۄنٛجہِ ہاکھ ٹھوٚلہٕ مۄنجہِ مۄنٛجَن چھِ قٕسٕم ٹھیٖک چھِ یِم ویچھِ مۄنجہِ وانٛگَن اَلہٕ ٹَماٹَر گوٚو یِمَو یِمَے چیٖز ییٚمہِ ساتَن أکِس زٔمیٖندار بٲے أکہِ جَوانَن کٔر تَیار أمۍ کوٚر یہِ اِستعمال أمۍ کوٚر یہِ یوٗز آن دَ بیس آف ایٚگرِکَلچَر ایٚگرِکَلچری لِحاظ کوٚر أمۍ یہِ یوٗز گوٚو یِتھ کٔنۍ أمِس ووٚنمُت اوس کٕمو یِم زَن پانہٕ کٲم چھِ کَران تھروٗ ایٚگرِکَلچَر تِم ہَسا ٲس أمِس دِژمٕژ ہِدایَت کہِ ژٕ کمہِ آیہِ کَرَکھ اِستعمال یَتھ زَن أسۍ کٲشرٮ۪ن اَلفاظن منٛز چھِ وَنان یا ژھۄٹٮ۪ن لفظَن منٛز چھِ وَنان کِچَن گاڈنِنٛگ کَرٕنۍ کِچَن گاڈنِنٛگ کَرٕنۍ کیٛاہ گٔے مطلب أتھی گَرٕ گَرَس آنٛگنَسٕے منٛز آسٕنۍ وٲر بَناوٕنۍ یا کٲنٛسہِ چھِ آسان دوٗر وٲر ٹھیٖک فار ایٚگزامپٕل کِچَن گاڈنِنٛگ وَنو أسۍ تَتھ اَسہِ اگر اَسہِ چھِ یِم زَن ڈیلی بیسٕڈ آیٹَم چھِ آسان ضوٚرَتھ یِم أسۍ سیُن وغیرہ سَبزی کیٛاہ کیٛاہ چھِ ٹَماٹَر ٲلوٕ گَنڈٕ اَلہٕ یِم زَن اَسہِ ضوٚرَتھ چھِ آسان یا مُجہِ گۄگجہِ گازرِ یِم ہَسا ہٮ۪کو أسۍ کیٛاہ آنٛگنہٕ سٕے منٛز وۄپدٲیِتھ أتۍ چھِ أسۍ وَنان کِچَن گاڈنِنٛگ یہِ کِچَن گاڈنِنٛگ کِتھ کٔنۍ چھِ أسۍ کَران اِستعمال أسۍ چھِ اَکھ چَمن اکھ بَناوان چَمن مانے گوٚو ڈوٗر ٹھیٖک أسۍ چھِ مُختلِف چَمنہٕ بَناوان چَمنہٕ چھِ أسۍ وَنان کٲشِر پٲٹھۍ ڈوٗرِس تہٕ یَتھ زَن پَتہٕ أسۍ سَگ وَگ چھِ دِوان باقٕے چیٖز وغیرہ ٹھیٖک اِتھ کٔنۍ چھِ أسۍ کَران یِم تَیار أسۍ چھِ أسۍ گۄڈنٮ۪تھٕے یَتھ کَران کٲم ییٚمہِ ساتہٕ اَسہِ زٔمیٖن کھوٚن اَسہِ آسہِ فار ایٚگزامپٕل اَسہِ چھِ گازٕر بیول وَوُن ٹھیٖک أسۍ چھِ گۄڈٕ خٲطرٕ اَتھ خٲطرٕزٔمیٖن وَوان زٔمیٖن کھَنان ٹھیٖک زٔمیٖن کَران تَیار اگر اَتھ منٛز کینٛہہ ویٖڈِ سایڈٕس آسہِ ٹھیٖک کانٛہہ تیُتھ گاسہٕ آسہِ یُس زَن اَتھ خٲطرٕ پَگاہ نۄقصان دِہ آسہِ أسۍ چھِ گۄڈٕ سۄ ہٹاوان ٹھیٖک گوٚو اَسہِ ہَٹو گۄڈٕ سُہ تمہِ پَتہٕ چھِ أسۍ یہِ زٔمیٖن کھَنان یہِ ڈوٗر کھَنان تمہِ پَتہٕ چھِ أسۍ کَران کٲم اَتھ ڈوٗرِس چھِ أسۍ کَران کٲم کَران پَنجہِ اِستعمال پَنجہِ کیٚمہِ باپَتھ چھِ أسۍ اِستعمال کَران یہِ پَنجہِ تہِ چھِ ایٚگرِکَلچَر ٹوٗل اَکھ کیٛاہ چھِ یہِ ہَسا چھِ ایٚگرِکَلچَر ٹوٗل یہِ پَنٛجہِ چھِ أسۍ کَران امہِ موٗجوٗب اِستعمال تاکہِ ڈوٗر گَژھِ روزُن پٕلین ٹھیٖک ڈوٗرِس ڈوٗرِچ لیوَل گَژھِ روزٕنۍ بَرابَر اَمِچ لٮ۪وَل گَژھِ اَمہِ موٗجوٗب بَرابَر روزِ اَسہِ چھِ پٮ۪وان پَگان اَتھ آب دِیُن کیٛاہ چھِ پٮ۪وان دِیُن آب دیُن تاکہِ تاکہِ ییٚمہِ ساتہٕ أسۍ پَگاہ آب دِمو أتی ہَسا گژھِ کٲم فَصٕل وۄپدِ بَڑٕ حِساب سان کیٛاہ وۄپدِ اِتھَے کٔمَتھ یہِ گوٚو اَکھ اِتھَے کَمَتھ چھِ اَسہِ باقٕے چیٖز گوٚو مۄنجہِ چھِ پیٚوان پَگاہ ژوٗر کَرٕنۍ ژوٗر کَرٕنۍ گٔے مطلب یعنی کہ أسۍ گۄڈَے چھِ وَنان یِتھ کٔنۍ أسۍ کُلٮ۪ن چھِ کَران گۄڈَے تَتہِ چھا یِوان کَرٕنۍ یہِ گٕے وارِ ۂنٛز مِثال أتۍ بَرَس اگر أسۍ وٕچھو اگر أسۍ باغَن ہٕنٛز وٕچھو کَتھ اَسہِ چھِ آمٕتۍ اَز باغ دۄہ کھۄتہٕ دۄہ مطلب برونٛہہ کالہِ ٲسۍ أسۍ باغ یِوان کیٛاہ ٲسۍ یِوان اَسہِ ٲسۍ پٮ۪وان تِمَن واریاہ محنت کَرٕنۍ محنت ٲسۍ پٮ۪وان اِن دَ سیٚنس واریاہ کَرٕنۍ کیٛاہ مطلب ہے ژوٗنٛٹھۍ کُلیٖن ہَسا اوس پیٚوان پیٛارُن کیٛاہ اوس پٮ۪وان ییٚمہِ ساتہٕ اَسہِ ژوٗنٛٹھۍ کُلٮ۪ن اوس پیٚوان پیارُن اَسہِ اوس پٮ۪وان کَم سے کَم دَہ ؤری بہہ ؤری پیٚوان یِمَن ژوٗنٛٹھۍ کُلٮ۪ن پیار نٔتیٖجہ اوس نیران یوٗتاہ صبَر اوس نہٕ آسان اِنسانَس کِہیٖنۍ ہاں وَنۍ ٲسۍ کَران برونٛہہ کالہِ لُکھ صبر اَز چھِ گژھان کٲم یُس زَن أزیُک جَوان چھِ یِم زَن سیٚلف ایٚمپلایمٮ۪نٛٹ کرٛیٹ اوس کَرُن تٔمِس چھِنہٕ بِچارَس یوٗت بَرداش کِہیٖنۍ یَپٲرۍ چھُنہٕ گورمٮ۪نٛٹ تہِ ہورٕ ہورٕ آسان مطلب کیٛاہ وَلہٕ سَا بَبہٕ نیتھر اَتھو پیٹھی اورٕ چھِنہٕ کیٛاہ چھِ اَتھ وَنان نوکری تہِ آسان ہورٕ پیٛاران کِہیٖنۍ لہذا چھِ گورمٮ۪نٛٹہٕ یِم کینٛہہ سِکیٖم تھایمٕژ میسر کیٚمۍ سٕنٛدۍ باپَتھ أکِس یوٗتھ سٕنٛدۍ باپَتھ أکِس جَوان سٕنٛدۍ باپَتھ سیٚلف کِرٛییشَن سیلٕف ایٚمپلاے ایٚمپلایبِلٹی کَرنہٕ خٲطرٕ کیٛاہ چھِن کَرٕمٕژ سٮ۪لٕف ایٚمپلایبِلٹی کِرٛییٹ کَرنہٕ خٲطرٕ تاکہِ یُس زَن یہِ یوٗتھ چھُ یُس زَن یہِ جَوان چھِ یہِ ہَسا کَرِ کٲم یہِ ہَسا کَرِ محنت پنٛنیو اَتھو پنٛنیو نَریو زَنٛگو ہَسا کَمایہِ یہِ کَرِ یہِ محنت پَتہٕ بَنایہِ بَنایہِ اَتھ یہِ روزگارُک سِلسِل روزگارُک گٔژھ یہِ ذٔریعہِ ہَسا بَنایتھ پَتہٕ کَمایہِ یہِ پونٛسہٕ کیٛاہ کَمایہِ پونٛسہٕ